سٲنۍ زَبان آسَن کٲشِر زبان چھِ کٲشِر زَبان چھِ یِوان دوٗری پرزٕناونہٕ کہِ یِم مطلب یِم چھِ کٲشِر سانہِ زَبان تَل سٲنۍ مطلب سٲنۍ یہِ سٲنۍ یہِ لیٚنٛگویج چھِ یہِ چھِ مطلب مشہوٗر آسان اَسہِ چھِ یِمَن چھ ترن دوٗرِ فِکرِ أسۍ چھِ یِوان مطلب پَنٕنہِ لیٚنٛگویج پَنٕنہِ کٲشِر سۭتۍ پریٚتھ کُنہِ جایہِ پرزٕناونہٕ یِم چھِ کٲشِر یِم مطلب سانٮ۪ن پَلون سون تہزیٖب چھُ سٲنۍ پَلو سون کھٮ۪ن چٮ۪ن مطلب یہِ چھُ یِوان دوٗری پرزناونہِ یِم چھِ کٲشِر یِم کِس چھ مطلب یِم چھ کٲشِر مطلب یہِ زَبان چھِ مشہوٗر آسان مطلب أسۍ چھِ یِوان دوٗری پرزناونہٕ یِم چھِ کشمیٖرٕکۍ یِم چھِ کٲشِر سٲنِس کشمیٖرَس منٛز چھِ مطلب پنٕنہِ پنٕنہِ علاقس منٛز اَلگ اَلگ مطلب کٲشِرٮ۪ن کَتھٕ کَران الگ الگ ہہُ مزاج یِم چھ شوپین ڈِسٹرک یِم چھِ کران الگ کَتھٕ یِم چھِ کران بدل پٲٹھۍ کَتھٕ یا سرینگر چھُ اَگر أسۍ شہر گژھو ییٚلہِ مطلب گامُک گژھِ شہر تَتہِ یُس بوزِ تِمن شَہر کٮ۪ن ہٕنٛز کَتھٕ ییٚلہِ مطلب شہرُک ییہِ گامَس منٛز اَسہِ ترِ دوٗرِ فِکرِ ییٚلہِ سُہ کَتھ کرِ کتھٕ کرِ اَسہِ سۭتۍ اَسہِ ترِ دوٗر فِکر یہِ چھُ شہرُک یہِ مطلب یہِ مطلب سُہ موہنیوٗ آسہِ یا زَنان آسہِ اَسہِ ترِ دوٗرِ فِکر یہِ چھُ شَہرُک اَگر گامُک گژھِ شَہرس منٛز تَتہِ ترِ دوٗر فِکرِ یہِ مطلب موہنیوٗ یا زِنان چھِ یہِ چھِ گامٕچ مطلب پہٲڑی علاقس منٛز ییٚلہِ سٲنِس کشیٖر منٛز چھ پہٲڑی پہاڑی مطلب لُکھ واریاہ تَتہِ چھُ تران دوٗرِ فِکرِ ییٚلہِ تم مطلب گامَن منٛز یِن یا سِٹین منٛز چُھ گژھان یا کُنہِ مطلب ڈسٹرک منٛز چھُ گژھان تتہِ چھ تران دوٗرِ فِکرِ یہِ چھُ مطلب پہٲڑی علاقُک یہِ چھُ پہٲڑی منٛز روزان سُہ چھُ کران پَنٕنہِ طریٖقہٕ سُہ چھُ کران الگ الگ کَتھٕ چھُ سُہ کرن بدل پٲٹھۍ ییٚلہِ یہِ گامُک چھُ کران بدل کَتھٕ شَہرُک چھُ کران بدل کَتھٕ